زمیٖندٲرۍ منٛز چھِ أسۍ نٔے نٔے مٮ۪تھٲڈ اٮ۪پلَے کَران نٔے نٔے اِنوے اِنوٚویشَن آے نٔے نٔے مِشیٖن آے بَناونہٕ یِمَے زمیٖندٲرۍ منٛز چھِ اٮ۪پلَے کَران أسۍ چھِ زمیٖنَس ییٚلہِ اَسہِ تھَل آسہِ رُوُن ییٚلہِ اَسہِ دانہِ آسہِ بَناوُن أسۍ چھِ گۄڈٕنٮ۪تھ ٹٮ۪کٹَر سۭتۍ سُہ زمیٖن وایان تہٕ پَتہٕ چھِ آب شیران تہٕ یا ٹِلرٕ سۭتۍ وۄنۍ یۄس اَکھ نٔو مِشیٖن آیہِ برٛونٛہہ کالہِ ٲسۍ یِہوٚے زمیٖن یِوان داندو سۭتۍ کھنٛنہٕ مگر آز چھِ اَکھ نٔو یُس ٹٮ۪کٹَر اَکھ نٔو یہِ مٮ۪تھٲڈ آو یوٗز کَرنہٕ زمیٖندٲری منٛز ٹِلَر آو یوٗز کَرنہٕ زمیٖن واینَس منٛز یۄس اَکھ نٔو مِشیٖن چھِ پَتہٕ چھِ آب شیران تہٕ ٹٮ۪کٹَرَن چھِ چینہٕ گَنٛڈان تہٕ سُہ زمیٖن سَنٛبالان پَتہٕ ییٚلہِ یہِ دانہِ چھِ بَنان تہٕ أسۍ چھِ یۄس اَکھ نٔو مِشیٖن آیہِ برٛونٛہہ کالہِ ٲسۍ لُکھ پانَے درٛاتیو سۭتۍ سُہ فَصٕل لونان وۄنۍ چھِ نٔو اَکھ مِشیٖن آمٕژ ٹِلَر یَتھ منٛز ٹایِم تہِ کَم چھِ لَگان لونٛنَس تہٕ مٔزوٗرۍ تہِ چھِ واریاہ بَچان یہِ کَٹَر چھِ دانہِ پانَے اَتھ چھِ لگان صرِف نفر زٕ ییٚلہِ زَن کہِ تِتسٕے لَگان واریاہ نفر دانہِ لونٛنَس اَتھ چھِ لَگان صِرف زٕ نفر اَکھ چھُ ٹایِم تہِ بَچان بیٚیہِ چھِ پونٛسہٕ تہِ بَچان تہٕ بیٚیہِ چھِ اَکھ نٔو یہِ چھِ اَکھ نٔو مٮ۪تھٲڈ آمُت زمیٖندٲری منٛز یوٗز کَرنہٕ بیٚیہِ چھِ أسۍ باغَن باغ تہِ اَمہِ سۭتۍ صاف تھاوان أسۍ چھِ کَچھ اَمی سۭتۍ لونان تَمہِ سۭتۍ چھِ باغ تہِ صاف روزان یِم فرٛوٗٹ چھِ تِمَن چھِنہٕ بٮ۪مارِ لَگان کیٚنٛہہ بیٚیہِ چھِ اَسہِ دوا چھَکنہٕ خٲطرٕ اَگر اَسہِ سبزی آسہِ دوا چھَکُن اَسہِ نِش چھِ اَکھ لۄکٕٹ مِشیٖن سۄ چھِ کٮ۪ٹلہِ سُنٛمب سۄ مِشیٖن آسان تَمی سۭتۍ چھِ أسۍ ہاکَس یا کُنہِ تہِ سبزی دوا چھِ چھَکُن أسۍ ٲسۍ چھَکان برٛونٛٹھ لَسجہِ ہَڑیو سۭتۍ یا گاسو سۭتۍ یا اَتھو سۭتۍ دوا وۄنۍ چھِ اَکھ سۄ لۄکٕٹ مِشیٖن آمٕژ سۄ چھِ اَسہِ لَگَان سبزی دوا چھَکنہٕ خٲطرٕ یۄس اَکھ نٔو مٮ۪تھٲڈ چھِ أسۍ وارٮ۪ن منٛز یوٗز کَران بیٚیہِ چھِ اَسہِ آمُت آبہٕ موٹَر ییٚتٮ۪ن نہٕ أسۍ آب چھِ پانَے زمیٖنَس سَگ گژھان تَتٮ۪ن چھِ أسۍ آبہٕ موٹَر یوٗز کَران تہٕ زمیٖن چھِس یہِ زمیٖنَس چھِ آب دِوان تہٕ فَصٕل چھِ اَصٕل کھسان دوٗر دَراز یُس زمیٖن چھِ یوٚتَن تام نہٕ آب ہٮ۪کَن اوس وٲتِتھ کیٚنٛہہ یوٚتَس تام نہٕ موٹَر تہِ اوس واتان اَکھ نٔو مٮ۪تھٲڈ آو یَتھ کۄلَن پٮ۪ٹھ بَناونہٕ یِمَن پٮ۪ٹھ آے بَناونہٕ لِفٹہٕ لِفٹٕکۍ ذریعہ چھِ وٕنۍکٮ۪س دوٗر تام آب واتناوان ییٚتٮ۪ن بَنجَر زمیٖن اوس ییٚتٮ۪ن بالٲیی زمیٖن اوس توٚتتھَس تام آو آب واتناونہٕ تہٕ توٚتتھَس تام آے نٔے نٔے باغ آے بَناونہٕ نٔے نٔے فَصٕل آے وۄپداونہٕ تہِ یِم نٔے نٔے مٮ۪تھٲڈ آے یوٗز کَرنہٕ مَکٲے آے وَونہٕ سبزی آے وَونہٕ یِم واریاہ واریاہ مٮ۪تھٲڈ آے کٔرۍ أسۍ زمیٖندٲری منٛز یوٗز یِم نٔے نٔے مٮ۪تھٲڈ چھِ اَسہِ نِش چھِ واریاہ سورٕس اٮ۪ولیبٕل اِنفارمیشَن اَسہِ تام واتناونہٕ خٲطرٕ یَتھ منٛز اَکھ خاص چھِ اِنٹَرنٮ۪ٹ اِنٹَرنٮ۪ٹ سوشَل میٖڈیا یُس اَسہِ نِش اِنفارمیشَن واتناونُک اَکھ خاص ذریعہ چھُ سُہ چھُ اِنٹَرنٮ۪ٹ وٕنۍکٮ۪س سوشَل میڈیا چھُ اَسہِ نِش تہٕ ہَر کانٛہہ کَتھ واتناوان ہَر کانٛہہ مٮ۪سیج واتناوان زِ یوٗٹیوٗب چھِ چَلان باقٕے باقٕے چَنلہٕ چھِ چَلان یِم اٮ۪گرِکَلچَر یونیورسِٹی منٛز چھِ بٔڑۍ بٔڑۍ پرٛوفٮ۪سَر یا یِم زمیٖنٕکۍ مٲہِر چھِ یا اَگر أسۍ سبزی ٲسۍ وۄپداوٕنۍ اَسہِ نِش چھِ وٕنۍکٮ۪س تِم چَنلہٕ یوٗٹیوٗبَس پٮ۪ٹھ تِم لُکھ اٮ۪ولیبٕل یِم مٲہِر چھِ سبزی وۄپداونَس منٛز تِم چھِ پَنٕنۍ خیالات یِموٕے یوٗٹیوٗب کہِ ذریعہ اَسہِ تام واتناوان اَگر دوا آسہِ چھَکُن یِم یونیورسِٹی ہِنٛدۍ بٔڑۍ بٔڑۍ پرٛوفٮ۪سَر تِم چھِ دوٕہُک ناو دِوان تِم چھِ سوشَل میڈیا یَتھ منٛز فیس بُک چھِ اَسہِ تام مٮ۪سیج واتناوان اِنفارمیشَن واتناوان کہِ کُس دوا چھُ کَمہِ ساتہٕ چھَکُن کُس کَتھ بٮ۪مارِ چھُ کُس دوا علاج کَتھ ٹایمَس پٮ۪ٹھ چھِ کُس دوا چھَکُن یہِ چھِ اَسہِ تِم فیس بُکَس پٮ۪ٹھ اَسہِ تام مٮ۪سیج واتناوان یوٗٹیوٗبَس پٮ۪ٹھ چھِ اَگر اَسہِ سبزی آسہِ وۄپداوٕنۍ اَسہِ آسہِ نہٕ تیٖژاہ اِنفارمیشَن کیٚنٛہہ أسۍ چھِ یوٗٹیوٗبَس پٮ۪ٹھ ہٮ۪کان وٕنۍکٮ۪س چھِ واریاہ مٲہِر سبزی ہِنٛدۍ یِم یوٗٹیوٗبَس پٮ۪ٹھ پَنٕنۍ خیالات چھِ کَران کہِ کۄس سبزی کِتھ کٲٹھۍ چھِ وۄپداوان تہٕ بیٚیہِ چھِ اَگر اَسہِ موسمی زانکٲری تِکیٛازِ موسَم چھُ خاص اہمیت تھاوان کُنہِ تہِ فَصلَس وۄپداونَس منٛز چھِ اَسہِ موسَم خاص اَکھ اہمیت آسان کہِ اَگر روٗد آسہِ کُنہِ ساتہٕ تَمہِ ساتہٕ چھِنہٕ أسۍ یہِ بیول وَوان کیٚنٛہہ یہِ چھِ أسۍ سٲرٕے اِنٹَرنٮ۪ٹَس پٮ۪ٹھ وٕچھان اِنٹَرنٮ۪ٹٕے چھُ اَسہِ تام یہِ مٮ۪سیج واتناوان کہِ کَمہِ واریاہ یِہوٚے چھِ اِنٹَرنٮ۪ٹ وٕنۍکٮ۪س خاص یَتھ منٛز فیس بُک چھِ یوٗٹیوٗب چھِ ٹٕویٖٹَر چھِ اِنَسٹاگرٛام چھِ بیٚیہِ چھِ اَسہِ ریڈیو یُس چھُ یُس اَکھ برٛونٛٹھ مٕے سورٕس ٲس سُہ تہِ چھُ وٕنۍکٮ۪س اَسہِ تام یہِ تَمہِ کہِ ذریعہ تہِ چھِ اَسہِ تام یِم اِنفارمیشَن واتناوان ٹی وی چھِ تَتھ پٮ۪ٹھ تہِ چھِ واریاہ چَنلہٕ وۄنۍ آسان یِم اَسہِ تام اِنفارمیشَن چھِ واتناوان کہِ زمیٖندٲرۍ منٛز کیٛاہ کیٛاہ سورسٕز کیٛاہ کیٛاہ چھُ زمیٖندٲری منٛز کَم مٮ۪تھٲڈ چھِ اٮ۪پلَے کَرٕنۍ زمیٖندٲری کَرنَس منٛز تہٕ اَسہِ نِش چھِ یِم واریاہ یَتھ منٛز خاص کَر یوٗٹُہ اِنٹَرنٮ۪ٹَس پٮ۪ٹھ واریاہ چَنلہٕ وٕنۍکٮ۪س یوٗٹیوٗبَس پٮ۪ٹھ واریاہ مطلب لُکھ پرٛوفٮ۪سَر چھِ یا مٲہِر چھِ پَنٕنۍ خیالات اَسہِ تام واتناوان تَتھ منٛز چھِ خاص اَکھ اہم فیس بُک یوٗٹیوٗب یِم اَسہِ تام مطلب پرٛاپر اِنفارمیشَن واتناوان چھِ